ہٮ۪لو وعلیکُم السلام أسۍ حظ چھِ غلام حسن اَسہِ زٕ ژور کنال وایِن اَلہٕ بٲنۍ أنِو حظ صُبحَن سۄ چھِ سۄ چھِ اَسہِ شِہرِتھ آ تیٚلہِ حظ وٲتۍزیو صُبحَن زٔمیٖنَس پٮ۪ٹھ